ییٚمہِ ساتہٕ مےٚ خانٛدر اوس تمہِ ساتہٕ اوس مےٚ پھراک یَزار تہٕ پھیرن سُہ اوس ووٗلُک سُہ اوس اَصٕل کپُر تیٚلہِ آز چھُنہٕ سُہ کینٛہہ اسہِ ٲس غُرے بُروٲتی أسۍ ٲسۍ یہِ ہَسا تَمہِ ساتہٕ تَمہِ دۄہ اَنَن کمٕے کمٕے پَلو تہِ تہٕ اوس نہٕ پاتَھن کینٛہہ آز چھُ اڑؠن أڑۍ چھِ بٔڑۍ مٔوٚہنِی أڑۍ چھِ اَنان غلبہٕ أڑۍ چھِ انان کمٕے یہِ ہسا چھِ گامَن منٛز یِہوے غریٖبی اَمی چھِ أڑۍ پَکان برونٛٹھ أڑۍ پکَان پَتھ وۄنۍ چھِ أسۍ مٔزوٗرۍ مَجوت کران کھؠوان چھِ بَتہٕ بیٚیہِ چھُ باغ بنٲومٕتۍ یِمن اگَر خۄدایَن کوٚر سیٚزر تہٕ بَنٮ۪کھ کینٛہہ اگر نہٕ کوٚرنَکھ تیٚلہِ چھِ أسۍ آسان یِتھے کٔنۍ ہوکھی کَران یِہوے موزوٗرۍ کھیاوان عَیالَس موزوٗرۍ کٔرِتھ بتہٕ میوٚنٛڈ تہٕ بیٚیہِ کھؠوان پانَس